اسلامُ علیُکم دوستو از ونہو تۄہہِ بہٕ پننِس پرٲنِس فونس متعلِق دوستو مےٚ اوس پرون فون اکھ ریٚڈمی سِکِس اے دوستو سُہ اوس واریاہ خراب فون دوستو تتھ اوس بیٹری تہِ واریاہ کم ٹایِم نیران دوستو تتھ اوس کیمرا تہِ واریاہ گوٚٹ تتھ ٲس فوٹو تہٕ ویڈیو تُلنس منٛز تہِ واریاہ دِکت گژھان تتھ اوس بیٹری تہِ واریاہ کم ٹایم نیٚران تتھ اوس چارجر تہِ واریاہ لوٚت سُہ اوس چارٕج تہِ واریاہ لوٚت گژھان تتھ ٲس بیٹری پندہ شیٚتھ ایم اے ایچ دوستو سُہ اوس واریاہ خراب فون گوٚومُت تتھ ٲس ویڈیو تُلنس منٛز تہِ واریاہ دِکت یِوان دوستو پتہٕ ووٚن مےٚ أکۍ دوستن دوٚپُن زٕ ان رِیلمی سیٚون آی فون دوستو ینہٕ پٮ۪ٹھ مےٚ سُہ رِیلمی سیٚون آی فون اوٚن دوستو تنہٕ پٮ۪ٹھ آیہِ مےٚ شوٗب دوستو رِیلمی سیٚون آی چھُ اکھ واریاہ اصٕل فون دوستو تتھ چھِ ریم ژور ژُہٲٹھ دوستو سُہ چھُ واریاہ اصٕل فون تتھ چھُ کیمرا تہِ واریاہ اصٕل تتھ چھِ فوٹو تہِ یِوان واریاہ اصٕل پٲٹھۍ وچھنہٕ دوستو سُہ چھُ واریاہ اصٕل فون تتھ چھِ بیٹری تہِ واریاہ ٹایِم نیران تتھ چھِ بیٹری پانژھ ساس ایم اے ایچ دوستو تتھ چھُ چارٕج تہِ چھُ واریاہ جلدی گژھان دوستو تتھ چھُ سکریٖن تہِ واریاہ بوٚڑ دوستو سُہ چھُ واریاہ اصٕل فون سُہ چھنہٕ بییٚہِ ہیٚنگ تہِ گژھان کینٛہہ ینہٕ پٮ۪ٹھ مےٚ دوستط وٕچھ تِم چھِ دپان یہِ دِن اسہِ یہِ چھُ واریاہ اصٕل فون